مےٚ چھُ ساروِیو کھۄتہٕ فیورِٹ یُس کَمپوزَر چھُ سُہ چھُ عاطِف اَسلَم تہٕ مےٚ چھِ تٔمۍ سٕنٛدۍ سٲری سانٛگ واریاہ زیادٕ پَسنٛد